اسلام عليكم ورحمة الله وبركاته آز ونہٕ بہٕ تۄہہِ سُیمنٛگ مُتعلِق مےٚ چھا کانٛہہ ہیٚچھنومُت سُیمنٛگ اوا حظ مےٚ چھُ اکھ لۄکُٹ شُر ہیٚچھنایو مےٚ سُیمنٛگ اکہِ دۄہ تٔمِس وناے مےٚ یہِ سُیمنٛگ کٕتھ پٲٹھۍ چھِ کران تٔمۍ حظ ہیٚوچھ أڑس گنٛٹس منٛز سُیمنٛگ سُہ حظ اوس پتہٕ واریاہ اصل سُیمنٛگ کران بیٚیہِ ونہٕ بہٕ تۄہہِ بیٛاکھ کتھ مےٚ حظ چھ کٔرۍ مٕژ سُیمنٛگ أکِس ڈفکلٹ سُچویشنس منٛز مےٚ حظ لگاے وۄٹھ تتہِ بٹ تتہِ حظ آے مےٚ کنہِ ہُنٛد ٹاس ییٚمہِ کِنۍ زنہٕ بہٕ شٔدیٖد زخمی گوٚوُس شُکر مگر بہٕ حظ بچووُس پتہٕ تتہِ بیٚیہِ ونہٕ بہٕ تۄہہِ بیٚیہِ حظ چھِ مےٚ أکِس ہٮ۪لٕپ کٔرمٕژ سُہ حظ ییہس أسۍ سرٛان کران أسۍ ٲسۍ سُیمنٛگ کران أکِس جایہِ تتھ حظ چھُ دکہٕ آسان آبس تیز سُہ چھُ آسان واریاہ تیز آب سُہ حظ ڈُبے یو تٔمِس حظ ترٛوو مےٚ اتھٕ توٗرۍ سُہ حظ کھور مےٚ تٔمِس کٔر مےٚ ہٮ۪لٕپ تٔمِس کٔر مےٚ ہٮ۪لٕپ سُہ حظ بچو پتہٕ تہٕ یی حظ ٲسۍ مےٚ سُیمنٛگ ہٕنٛز اٮ۪کٕسپیرینٕس